ہٮ۪لو السلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اَہن حظ اۭں مےٚ حظ چھےٚ تَس گٔے ٹرٛانٛسفَر آ چانہٕ خٲطرٕ گژھیو فرٛنٛڈٕے چھَکھ ژےٚ گژھنَے ساڑ ژور السلام علیکُم